بہٕ ونہٕ پانٛژن شخصن ہُنٛد ناو یِم میانہِ ہمسایہِ گٔری منٛز روزان چھِ تتھ منٛز چھ زُبیر صٲب ناصر جہانگیٖر منتظر ریاض